ٹُونٹی ناین نومبر ناینٹیٖن ناینٹی ایٹ سکستھ جنوری ناینٹیٖن ناینٹی سکس فورتھ اگست ناینٹیٖن ناینٹی فور ایٹتھٕ مارچ ٹوٗ تھاوزنڈ ناینٹیٖن فٔسٹ اپریل ٹوٗ تھاوزنڈ ٹُونٹی ٹوٗ